بہٕ چھُس وٕنکٮ۪نَسَن گریجُویشَن مۄکلٲیِتھ پوسٹ گریٚجُویشَن کران تہٕ اِتھ پٲٹھۍ چھُ مےٚ ذٮ۪ہنَس منٛز فی الحال کنٹِنِو یہِ کَرُن پَرُن فی الحال کَرَو بی ایٚڈ ایٚم ایٚڈ بییہِ کیاہ چھِ اَتھ وَنان ایٚم پھل ویٚم پھِل کَرَو نیٚٹ ویٚٹ خٲطرِ تہٕ پرو اَگر پَتہٕ نیٚٹ ویٚٹ گو کالِفاے پَتہٕ کَرَو پی اٮ۪چ ڈی وی اٮ۪چ ڈی کُنہِ شاے یُنِوَرسِٹی اَصل پٲٹھۍ اور تمہِ پَتہٕ وٕچھو اِتھ کٲٹھۍ چھُ پَرن امہِ موٗجُب کینٛہہ گورمنٛٹ جابا گوٚژھ ٹھیٖکھ ٹھاک مِلُن گورمنٹ مُلازمَت گٔژھ کینٛہہ مِلٕنۍ تہٕ یِہے چھِ اِنسانَس مےٚ چھِ یِہے کوٗشِش فی الحال کَرٕ بہٕ یُہے پرُن کَنٹِنیو وٕنۍ لَگن مےٚ پانٛژھ شے ریٚتھ پی جی مۄکلاونَس پوسٹ گریجُویشنہِ لَگن مےٚ لَگ بَگ شےٚ ریٚتھ لاسٹُک سمِسٹَر دِمَو اَتھ یہِ مۄکلہِ اَتھ ییہِ لَگ بَگ رِزَلٹ برونٛٹھُس لَگ بَگ جَنوریَس منٛز ییہِ اَتھ رِزَلٹ جَنؤریہ مارچَس منٛز ییہِ لَگ بَگ رِزَلٹ تمہِ پَتہٕ کَرَو کٲم تمہِ پَتہٕ وٕچھو کُنہِ یُنِوَرسِٹی خٲطرٕ کَرَو کُنہٕ جایہِ ایٚم پھِل خٲطرٕ یا کَرَو سیوٚدُے نیٹ خٲطرٕ تَیٲری نیٹ خٲطرٕ کَرَو تَیٲری تَتھ مَنٛز پَننِس سَبجَکٹَس منٛزے کرٕ بہٕ کوٗشِش کینٛہہ اَصِل پَہَم کَرنِچ مےٚ چھُ پَنُن سَبجَکٹ پُلِٹِکَل ساینَس تہٕ تمہِ پَتہٕ وٕچھو اللہ تعالیٰ ہَن کیاہ آسہِ برونٹھ کُن تھومُت نَصیٖبَس مَگر کوٗشِش روزِ یِہَے زٕ گورمنٹ مُلازمَت گٔژھا مِلٕنۍ سۄ تہِ کیاہ سۄ تہِ یِہے پَرناونَس یُتھُے زَن ٹیٖچِنٛگ منٛزے گوٚژھ کینٛہہ مُلازمَتا مِلٕنۍ تِکیازِ مےٚ چھُ باسان زَنتہِ ہیٚکہٕ اَصل اَتھ منٛز ہیٚکو اِنصاف کٔرِتھ اَگرَے یہِ مُلازمَت میلہِ اَتھ مَنٛز ہیٚکو کینٛہہ دِتھ سَماجَس تہِ شُرٮ۪ن تہٕ ہیٚکو اَصٕل پٲٹھۍ پَرنٲیِتھ باقی مُلازمَتَن منٛز چھُ نہِ مےٚ تیوتاہ زیادٕ اِنٹرسٹا تہِ کِہیٖنۍ تَوَے مُوٗجُب چھُس بہٕ وٮ۪ژھان پی اٮ۪چ ڈی وی اٮ۪چ ڈی اَصٕل پٲٹھۍ کَرُن پَتہٕ وٕچھو کینٛہہ اَصٕل پَہَم اَتھ منٛز تہٕ ٹیٖچنٛگ ہنٛدِس معملَس منٛز تہِ کانٛہہ اَصل پَہَم پوسٹا یِتھ کٕنۍ اسِسٹَنٹ پروفیسَر چھُ گَژھان یا لیٚکچرَر چھِ گَژھان ٹیٚن پٕلَس ٹوٗ سُے چھُ مےٚ پَننہِ جاے ایراد وۄنۍ گوٚو تمہِ خٲطرٕ چھُ وُنہِ واریاہ ٹایم لَگہِ وُنہِ چھُ سورے پیٚنڈنٛگے گۄڈٕ چھُ نیٚٹَس پَرُن لَگبَگ ؤری کھنٛڈ تَتھ چھِ پریپریشَن لَگان ؤری کھنٛڈ اَصِل پٲٹھۍ اَگر گوٚو تہٕ گوٚو اَگر نہٕ تیٚلہ گوٚو بییہِ دِیُن تہٕ وارِ کارِ ییلہِ نیٹ گَژھِ تمہِ پَتہِ وٕچھو کیاہ چھِ اَتھ وَنان پی ایچ ڈی کَرَو کُنہِ یُنِوَرسِٹی یِتھ پٲٹھۍ چھُ مےٚ ایرادٕ پُلِٹِکَل ساینَسَس چھُ گَژھان اَصٕل پی ایچ ڈی زیادِ جواہر لال نہرو یُنِوَرسِٹی منٛز سۄ چھِ یِوان ماننہِ إمہِ خٲطرٕ تہٕ تَتی کَرَو پی ایچ ڈی پَتہ وُچھو تَپٲری اَگر کُنہِ شٲے گوٚو کینٛہہ ایٚڈجَستٹٕمنٹا کُنہِ جایہِ لٔگۍ تَپٲری یی چھُ مےٚ پَننہِ شیٚیہِ ایراد باقی تہِ چھُ پَتہٕ اَگر نے یہِ تہِ باسیو تیٚلہ تہِ چھِ پَتہٕ باقی دویِم آپشَن تہِ چھُ یِوان دویِم باقی وَتہِ تہِ چھِ تیوٗت تہِ چھُنہِ وۄنۍ مَسلہٕ کینٛہہ یُتُے ہَسا چھُ أتسے ہیٚکو رُکِتھ تہِ تہِ چھُ نہٕ کینٛہہ باقی مُلازمَت تہِ چھِ وٕنکٮ۪ن چھُ ییٚتہِ کٔشیٖر منٛز ایٚس ایٚس بی مُلازمَت ایڈوَٹایِز کَران واریاہ پوسٹ تِمَن تہِ ہیٚکو پَتہِ فارَم وارَم بٔرِتھ آز چھُ ایٚگزام گَژھان ایٚگزام ویٚگزام دِتھ یا باقی یُس زَن جے کے پی ایٚس سی چھُ سُہ تہِ چھُ ایٚگزام کَران یا سٮ۪نٹرِک ایٚگزام چھِ گَژھان ایٚس ایٚس سی چھُ گَژھان یو پی ایٚس سی چھُ گَژھان تِمَن تہِ ہیٚکو پَتہٕ فارَم وارَم بٔرِتھ وۄنۍ گوٚو زیاد تَر اوس مےٚ پَنُن شوق یِہے ٹیچِنٛگ منٛزے گَژھِ کَژھُن یُہے اوس مےٚ اَصلی شوق باقی اَسَلام علیکُم